سٲنِس بڈگٲمِس منٛز چھِ ہر کُنہِ چیٖزٕچ واریاہ اَصٕل پٲٹھۍ سہوٗلیِت لُکَن چھِنہٕ پٮ۪وان کانٛہہ تہِ سَختی تُلٕنۍ چاہے آب چھُ گَرٕ گَرٕ چھِ ہَر کُنہِ گَرَس نَلکہٕ لَگٲیِتھ أسۍ چھِ ہٮ۪کان پنٛنہِ چٮ۪نہٕ خٲطرٕ پنٛنہِ صاف وصفٲیی خٲطرٕ آب رٔٹِتھ اَسہِ چھَنہٕ کانٛہہ تہِ سَختی یِوان یُس تہِ اَسہِ ژھۄٹھ چھِ آسان تَمہِ خٲطرٕ چھِ آمٕتۍ بڈگٲمۍ ڈِسٹِرٛکَس ہر کُنہِ جایہِ ڈَسٹٕبِن لَگاونہٕ سُہ ژھۄٹھ چھِ أسۍ تُلان ترٛاوان تِمنٕے ڈَسٹٕبیٖنَس منٛز یِم تہِ مُنسِپٕلٹی وٲلۍ چھِ اَسہِ چھُنہٕ کُنہِ تہِ جایہِ گژھان پنٛنِس بڈگٲمۍ ڈِسٹِرکَس منٛز گنٛدگی نَظرِ تِم چھِ صُبحٲے یِوان سُہ ژھۄٹھ وَٹان تہٕ سون اوٚنٛد پوٚکھ واریاہ زیادٕ اَصٕل پٲٹھۍ صاف وپاک تھاوان